مےٚ چھُ کَران وازوان خۄش رَنُن وازوانَس منٛز چھےٚ لگ بگ ژۄداہ ڈِشہِ آسان مَگر وۄنۍ چُھنہٕ ضٔروٗری کہِ بہٕ رَنہٕ ہَرکانٛہہ ڈِش تَمہِ منٛز چھَس بہٕ کانٛہہ کانٛہہ ڈِش کَران ٹرٛاے وۄنۍ ییٚلہِ خاندٕرَن پٮ۪ٹھ یُس وازوان چھُ آسان تَتھ منٛز چھِ ژۄداہ ڈِشہِ آسان وَنہِ ہٮ۪کہٕ بہٕ یہِ ؤنِتھ کہِ یِم یِم ڈِشہِ مےٚ خۄش چھےٚ کَران بَناونہِ تِم کَم کَم چھےٚ گۄڈنٮ۪تھٕے چھُ کَباب کَباب چھُ مےٚ واریاہ خۄش کَران بَناوُن سُہ کیٛازِ کہِ کیٛازِ کہِ تَتھ منٛز کیٛاہ چھِ گۄڈنٮ۪تھٕے گۄڈٕنٮ۪تھ چھُ تَتھ منٛز آسان یُس ماز چُھنا آسان سُہ چھِ آسان دَگُن سُہ چھِ دَگُن دَگُن دَگُن یوٗتاہ چھِ سُہ دَگُن کہِ مطلب تَتھ چھُ بَناوُن پوٗرٕ میٖنہٕ تَمہِ پَتہٕ چھِ کَرٕنۍ کٲم یُس یہِ پوٗرٕ گژھِ تَتھ چھِ پَتہٕ ٹھوٗل ترٛاوٕنۍ منٛز بیٚیہِ ترٛاوُن مصالہٕ ہٮ۪کو أسۍ ترٛٲوِتھ مَرژٕوانٛگَن یا بیٚیہِ یُس اَسہِ پَسنٛد نوٗن کوٗتاہ چھُ اَسہِ پَسنٛد تَمہِ آیہِ ترٛاووس لیٚدرِ ہن ترٛاووس تھوڑا بہت رۄہنہٕ پیوٗنٛت ترٛاووس پَتہٕ چھِ أسۍ سُہ پے کَران مطلب پیسٹہٕ ہیوٗ بَناوان تَمہِ پَتہٕ چھِ تٔتھۍ أسۍ پَتہٕ سُے چھِ پَتہٕ اَکھ لوٗر ہِش چھِ آسان تَتھ پٮ۪ٹھ چھِ أسۍ سُہ تھاوان یِتھ کَنۍ مطلب أنٛدۍ أنٛدۍ وَلان تَتھ تَمہِ پَتہٕ چھِ أسۍ اَنو یا ہیٖٹ دِمو تَتھ لٔکرِ سۭتۍ لٔکٕر اگر زالو یا تَمِچ ہیٖٹ یا ہیٖٹرَس پٮ۪ٹھ یا گیسَس پٮ۪ٹھ پَتہٕ سُہ اَنان مطلب تَتھ سُہ تیار کَران تَیار کَرنہٕ پَتہٕ چھُ پَتہٕ أسۍ سُہ کھٮ۪وان